ہیٚلو ہیٚلو اَسلام علیکُم آ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک پانہٕ آ اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹوٗرِسٹ گایِڈ مےٚ حظ ٲسۍ یہِ ٹوٗرِسٹ پانٛژھ شیٚے تہٕ یِمَن ہٲوہو یِم جایہِ وایہِ یِمَن کٔرۍہو تھوڑا گایِڈ یِمَن اوس گژھُن پِکنِک سُپوٹَن پٮ۪ٹھ گُلمَرٕگ ٹَنگ مَرٕگ بابا رِیشی یِمَن ہٲوۍہو تھوڑا تَوے کریومو فون ٹھیٖک حظ چھُ تیٚلہِ حظ ییٖزیٚو ییٚلہِ تۄہہِ ٹایم یِیو تہٕ تُہۍ ییٖزیٚو صبُحن تہٕ نیٖہوٗکھ پانَس سۭتۍ ٹھیٖک حظ چھُ بِہِو حظ خدایَس حَوال